ییٚلہِ أسۍ کُنہِ جایہِ کٲم چھِ کران سۄ کٲم کران کران چھِ ضروٗری کانٛہہ نَہ تہٕ کانٛہہ مُشکِل یِوان تَتھ مُشکِلس چھِ اَسہِ اللہ تعالیٰ ہَن دِتمُت صبر زِ برداش أسۍ چھِ تَتھ برداش کران اَسہِ چُھ پیٚوان تَتھ پَنٕنۍ حوصلہٕ افزٲیی کَرٕنۍ سۄ کٲم کَرٕنۍ پوٗرٕ سۄ کٲم کران کران چھِ ضروٗری کانٛہہ نَہ تہٕ کانٛہہ مُشکِل یِوان أسۍ چھِ تَتھ مُشکِلس برداش کران